گَرَس أنٛدۍ پٔکۍ چھِ آسان وُچھُن صفٲیی چھِ اِنسانَس ضروٗری صفٲیی خٲطرٕ چھِ مےٚ گۄڈٕنِچی کَتھِ مےٚ چھِ بوٚڑ اَکھ چاہ کھوٚنمُت اَکھ بوٚڑ اَکھ کھۄڈ کھوٚنمُت یَتھ منٛز کینٛہہ تہِ گانٛد وانٛد آسہِ سۄ چھِ تَتھ منٛز ترٛاوٕنۍ تَتھ چاہَس چھِ مےٚ گٔدۍ بَنٲیمٕتۍ زٕ ترٛےٚ حظ أکِس حِصَس منٛز گوٚو یَتھ منٛز یہِ مومجام پٕلاسٹِک وٕلاسٹِک گژھِ بیٚیِس منٛز گوٚو یہِ تہِ سُہ کینٛہہ زَن یہِ آسہِ کٔنۍ آسہِ یہِ حظ یہِ شِشہِ شیٖشہِ کھٔنٛڈ آسہِ شِشتٕر آسہِ باقٕے چیٖز سُہ چھُ تَتھ منٛز پیٚوان ترٛاوُن باقٕے یُس زَن یہِ آرگٔنِک یُس زَن چھِ یُس زَن ہُتھ پٲٹھۍ أسۍ حٲصِل کَران چھِ یہِ گُہہ آسہِ پَن آسہِ لَژھ آسہِ کینٛہہ سُہ چھِ أکِس چاہَس منٛز ترٛاوَن اور بیٚیہِ چھِ پیٚوان کٲم کَرٕنۍ اَسہِ چھِ پیٚوان أنٛدۍ أنٛدۍ تھَوُن اَتھ سُہ چوٗنہٕ ہیوٗ چھَکُن سُہ کیٛاہ کٕلورایڈ چھَکُن ییٚمہِ سۭتۍ زَنہٕ تھوڑا یہِ صاف چھُ ماحول روزان یہِ چھِ آسان ضروٗری بَنان کَران کوٗشِش بیٚیہِ یا کُنہِ جٲے گانٛد ترٛاوٕنۍ آنٛگنَس منٛز لَرِ کھووُر دٔچھُن کِہیٖنۍ تہِ مومجام آسہِ کینٛہہ آسہِ کینٛہہ کھیٚیہِ سُہ تھوٚو چَندَس بِسکیٖٹ کاکد آسہِ سُہ تھوٚو چَندَس اورٕ یِتھ آو ترٛوو ڈٮ۪سٹہٕ بِنَس منٛز یہِ باسے مےٚ بوٚڑ چی